مےٚ چھِ پَنُن اَسہِ کٔشیٖرِ منٛز اَکھ پرٛون رٮ۪وٲیتی اَکھ ڈانٕس چھُ اوسمُت یَتھ زَن روٚف چھِ وَنان سُہ چھِ مےٚ ساروے منٛز زیادٕ پَسنٛد اور تَمیُک پَسنٛد آسنُک وجہ چھِ یی تَتھ منٛز چھِ اَکہِ قومٕکۍ یا اَکہِ پورِکۍ یا گامٕکۍ زنان رٔلِتھ مِلِتھ أکِس اَکھ پٮ۪ٹھ نَرِ تھا وان اور اَکھ بہتریٖن طرزَس پٮ۪ٹھ پَنُن زَنٛگہٕ ہِلرٲوِتھ پنٛنہِ زٕ ٲسہٕ منٛز کینٛہہ کلام وَنان یِم زَن تِہِنٛدۍ جزبات بیان چھِ اصٕل کران اور یہِ چھِ اکھ اصٕل طریٖق یَتھ منٛز زَن زنان موٚنڈ بے پردٕ کرِتھ چھِ آسان کِہیٖنۍ اور سُہ چھُ ہیکن تھوڑا بہت اینجاے تہِ کٔرِتھ یہِ چھ اَکھ طریٖق یُس مےٚ بے اِنتہا پسنٛد چھُ ڈانسو منٛز چھِ مےٚ یِہَے اَکھ ڈانس پسنٛد یَتھ زَن روٚف چھ ونان اور روف چھُ اندَو اَندو پتہٕ پتہٕ کٲشِر ٲسۍ مٕتۍ کران